کٲشِر زبان چھِ واریاہ اَصٕل زبان ہِندی تہِ چھِ اَصٕل زَبان مگر کٲشِر زَبان چھِ اَتھ منٛز چھِ مطلب کٲشِر زَبانہِ منٛز مطلب ہَر کانٛہہ زَبان چھِ اَصٕل آسان کٲشِر زَبانہِ منٛز چھِ مطلب سٔرنۍ لفظ تہِ ہِندی مَنٛز تہِ چھِ سٔرنۍ لفظ آسان کٲشِر زَبان چھِ مطلب اَتھ منٛز چھِ بٔڑۍ بٔڑۍ شٲعر وٕتھۍ مٕتۍ ہِندی منٛز تہِ چھِ بٔڑۍ بٔڑۍ شٲعر وٕتھۍ مٕتۍ مطلب اوٚوَرآل دۄنوَے زَبان چھِ مطلب اَکھ چھِ یِم چھِ دۄنوَے زَبان مطلب واریاہ اَصٕل زَبان